اَسَلامُ عَلیکُم وَرَحمَتُ اللٰہِ وَبَرَکاتُہ بہٕ چھس فِزا جان تہٕ آز وَنہو تۄہہِ بہٕ پَننِس أکِس چیٖزَس مُتعلِق کیٚنٛہہ کَتھٕ یُس زَن مے حالہٕ حالےٕ سٮ۪ٹھاہ اصٕل ریٹَس پٮ۪ٹھ مٔلۍ اوٚن تہٕ تَتھ چھُ ناو موبایِل فون یہِ چھُ واریاہ خۄشوُن تہٕ رُت فون اَتھ چھِ شیےٚ ساس ایم اے اٮ۪چ بیٹری تہٕ واریاہ اصٕل کیمرا یہِ چُھ رٕتۍ رٕتۍ فوٹو تُلان ویٖڈیو تہِ چُھ تُلان أسۍ چھِ اَتھ پٮ۪ٹھ قٕسمہٕ قٕسمٕکۍ ڈراما وٕچھان کٲشِر ڈراما وٕچھان خَبرٕ وٕچھان تہٕ باقےٕ چیٖز وٕچھان اَتھ پٮ۪ٹھ چُھ رَنُن تہِ ہیچھان تہٕ باقٕے کٲم کَرٕنۍ تہِ چھِ اَتھ پٮ۪ٹھ آرام سان ہیچھان بہٕ چھس اَتھ پٮ۪ٹھ یوٗٹیوٗب چَلاوان وَٹس ایپ چَلاوان بیٚیہِ چھس فیسبُک تہٕ باقےٕ ایپہٕ چَلاوان اَتھ پٮ۪ٹھ چھُ گوٗگُل واریاہ مَدد کَران پرٛٮ۪تھ کُنہِ دُوہُک موسمٕچ حالَت تہِ چھُ وَنان یہِ چھُ سٮ۪ٹھاہ فٲیدٕ منٛد چیٖز اگر اِمیُک اِستعمال رٕتۍ پٲٹھۍ کرنہٕ یِیہِ یہِ چھُ واریاہ رُت تہٕ فٲیدٕ منٛد چیٖز تُہۍ ہٮ۪کِو اَتھ فونَس پٮ۪ٹھ واریاہ واریاہ قٕسمٕکۍ چیٖز وٕچِھتھ تہٕ بوٗزِتھ تہٕ بیٚیہِ ہیٚچِھتھ بہٕ چھس موبایِل فونَس پٮ۪ٹھ فوٹو تُلان تہٕ باقِیَن تہِ تُلان بیٚیہِ چھس اتھ پٮ۪ٹھ رَنُن کَرُن ہیٚچھان بیٚیہِ چھس یوٗٹیوٗب چَلاوان تہٕ بیٚیہِ چھس ڈراما وٕچھان